اَگر أسۍ کَتھ کَرو سویل ہٕنز یعنے کہِ میٚژ یُس أسۍ پَننؠن پادن خٲطرٕ یوٗز چھِ کَران اِستعمال چھ کَران تہٕ تہٕ أسۍ نِمو گۄڈنیٚتھٕے یُس أسۍ تھَل چھِ وۄپداوان تتھ خٲطرٕ گژھِ اسہِ آسٕنۍ بِلکُل سۄ ذرخیز زٔمیٖن یعنے کہِ کرٛہٕنۍ کرٛہٕنۍ یُس میٚژ چھِ آسان سۄے میٚژ چھِ أسۍ یوٗز کَران تتھ خٲطرٕ یتھٕے کٔنٮ۪ن چھِ یِوان باقیٚن کُلٮ۪ن ہٕنز کَتھ اگر أسۍ کَرو فار ایکزامپٕل أسۍ نِمو پَنُن باغات اَگر أسۍ نِمو یتھ منٛز امبٕرۍ باغات یُس چھِ أسۍ وَنان تتھ خٲطرٕ تہِ چھِ أسۍ کَران بِلکُل فٲٹایل سۄیل یُس چھُ آسان ذرخیز زٔمیٖن سۄ چھِ أسۍ یوٗز کَران آ یہِ چھُ واریاہ زیادٕ اکھ عام کَتھ کہِ پننٮ۪ن یِم تہِ اسہِ یِم فار ایکزامپٕل مَرژٕانگَن کُلۍ آسن رُوانگَن کُلۍ یا تہِ کینٛہہ تہِ کُلۍ آسن تِمَن چھِ أسۍ ضروٗری یا أسۍ اَگر باغات کہِ یِم امبٕرۍ کُلۍ چھِ آسان تِمَن خٲطرٕ چھِ أسۍ ضروٗری کینٛہہ تہِ مینیو یوٗز کَران فار ایکزامپِل أسۍ چھِنہٕ پیٚسٹٕسایڈٕس یوٗز کَران کینٛہہ یعنے کہِ یِم دُکان پیٚٹھ یِم دَوا چھِ آسان أسۍ چھِنہٕ تِم یوٗز کَران کینٛہہ أسۍ چھِ زیادٕ پرٛیفر کَران أسۍ چھِ زیادٕ أسۍ اَگر وٕچھو أسۍ چھِ زیادٕ دیان گَرِکٮ۪ن چیٖزن مطلب یِم نیچر نیچر چھُ آسان فار ایگزامپِل أسۍ یُس گَرٕچ گَرُک یُس ژھۄٹھ چھُ آسان ژھۄٹھ یعنے کہِ فار ایگزامپٕل وۄنۍ اوٚن اسہِ کانہہ تہِ چیٖز مطلب کُنیُک تہِ دٮ۪ل مطلب سَبزی نِکرٲیو اسہِ تہِ تمیُک دٮ۪ل یعنے یِم چیٖز تِم چھِ أسۍ ڈَمپ کَران کُنہِ جاے پَتہٕ چھِ أسۍ تِم پانژھِ یا مطلب کُنہِ بعد چھِ أسۍ کَڑان تہٕ تمن چھِ اکھ سۄ میٚژ ٹایپ آسان بَنیمٕژ یعنے کہِ سُہ تہِ چھِ اکھ مینیور آسان أسۍ چھِ سُہ کَران یوٗز پننہِ وارِ خٲطرٕ تہٕ پَننین باغاتن خٲطرٕ چھِ أسۍ عام طور پَر یِم تہِ گُپنن ہُند گوٚو یا یِم چھِ آسان یِم چیٖز تِم چھِ أسۍ أمَن خٲطرٕ ضروٗری یوٗز کَران تہٕ بےٚ شَک چھ پَتہٕ سٲنۍ یِم کُلۍ کٔٹۍ چھِ آسان تِم چھِ واریاہ زیادٕ اصٕل آسان تہٕ سون میٚوٕ تہِ چھُ وارٕیاہ اصٕل تہٕ وارٕیاہن چیٖز یِم تہِ چھِ آسان لٲر چھِ پَننس پَننس وقتس پیٚٹھ چھِ أسۍ پرٛٮ۪تھ کُنہِ چیٖز پَتہٕ آسان